یِم لوکَل اِنٛڈور گیمٕز گِنٛدان چھَس بہٕ تِم چھِ لٔڈوٗ کیرَم سِنیک بیٚیہِ چٮ۪س مطلب تِمَن چھِ لَگان واریاہ مَطلب مَزٕ چھِ لَگان تِمَن چھِ واریاہ پاٹسِپٮ۪نٛٹٕس آسان ضوٚرَتھ ییٚمہِ سۭتۍ واریاہ اٮ۪نٛجاے چھِ کَران واریاہ مَزٕ چھِ یِوان